ٹٮ۪کنالجی چھُ پرٛٮ۪تھ کُنہِ فیٖلڈَس منٛز مَدد کوٚرمُت یَتھ منٛز فارمِنٛگ چھِ یا زٔمیٖندٲری چھِ یا فِشِنٛگ چھِ یا یُس زَن اٮ۪نِمٕل ہزبٮ۪نٛڈِرٛی چھِ یا دۄد یا دۄدٕکۍ سامان پٲدٕ کَرنٕکۍ ذٔریعہِ چھِ اِما یِمَن آے ٹٮ۪کنا ٹٮ۪کنالجی سۭتۍ آو یِمَن منٛز انقلاب وٕنکٮ۪نَس چھُ زٔمیٖن واینہٕ خٲطرٕ ٹٮ۪کٹر استعمال گژھان بروںٛٹھ اوس یہِ زٔمیٖن واینہٕ خٲطرٕ دانٛدٕ ہورٕ پٮ۪وان اَنٕنۍ یُس دانٛدٕ ہورٕ وٕنکٮ۪نَس واریاہ کُنہِ جایہِ چھِنہٕ گژھان نظرِ تَتھ منٛز تَتھ منٛز کیٛاہ اوس گژھان تَمہِ سۭتۍ اوس ٹایم تہِ لَگان زیادٕ تَمہِ سۭتۍ آسہٕ تھَکاوَٹ تہِ اِوان اِنسانَس وٕنکٮ۪نَس چھُ تیٖژ تھَکاوَٹ یِوان کہِ مِشیٖنٔری ہُنٛد وۄنۍ استعمال یِوان زیادٕ پَہَن کَرنہٕ ٹٮ۪کٹر چھِ یِوان وٕنکٮ۪نَس استعمال کَرنہٕ زٔمیٖن واینَس خٲطرٕ تہِ لوڈ سارنَس خٲطرٕ تہِ یِتھَے کَنۍ اٮ۪نِمٕل ہزبٮ۪نٛڈرٛی خٲطرٕ یِم زَن وٕنکٮ۪نَس پَتہٕ ہٕے اگر گُپُن بٮ۪مار گژھِ ہے تٔمِس کیٛاہ علاج کَرٕہَو وٕنکٮ۪نَس چھُ جایہِ جایہِ ڈاکٹر اٮ۪ولیبٕل وٮ۪ٹنٔری ڈاکٹر اٮ۪ولیبٕل تِم کَران چھِ یِمَن علاج تِم کَران چھِ پرٛٮ۪تھ کُنہِ جاناوارَس علاج یا کۄکرَن ہُنٛد آسہِ کۄکَر آسَن بٮ۪مار تِمَن گژھِ علاج تیٖر آسَن بٮ۪مار تِمَن تہِ گژھِ علاج تیٖر آسَن بٮ۪مار تِمَن کَران علاج تیٖر چھِ وٕنکٮ۪نَس آمدٔنی ہُنٛد خاص ذٔریعہِ أکِس رَچھَن وٲلِس سٕنٛدِ خٲطرٕ اِتھَے کٔنٮ۪تھ چھِ واریاہ تِم چیٖز یِم زَن سہل گٔے وٕنکٮ۪نَس زٔمیٖندٲری کَرٕنۍ گٔے سہل تیٖر رَچھِنۍ گٔے سہل کیٛازِ وٕنکٮ۪نَس گژھِ نہٕ تیٖر اگر بٮ۪مار گژھِ تہٕ جلدی جلدی گژھٮ۪س علاج گاو اگر بٮ۪مار گژھِ تہٕ تٔمِس گژھِ جلدی جلدی علاج وٕنکٮ۪نَس چھِ اٮ۪ولیبٕل فیسَلٹیٖز